سَلام علیکُم بس حظ کیٛاہ سا طبیعت اوسا ٹھیٖک آ بِلکُل بِلکُل کیٛاہ ٲسوٕ سٮ۪کھ ترٛٲومٕژ یہِ خراب سٲرٕے یہِ وۄزٕج یہِ چھِ سٲرٕے خراب یہِ چھِ یہِ چھِ رَبٕے یٲژ یہِ چھِ خراب سٮ۪کھ یہِ چھُنہٕ مانان وۅستہٕ لاگنٕے یہِ چھُ دَپان یہِ چھِ خراب مےٚ چھا تُہۍ ؤنِو مےٚ ریٹ کیٛاہ اَچھا اَچھا تُہۍ ؤنۍتَو مےٚ یہِ اَسہِ آسہٕ پانٛژھ دَہ گاڑِ ضروٗرت تُہۍ ؤنۍتو مےٚ کَنسیشَن کوٗتاہ گژھِ تہٕ چلو ٹھیٖک چھُ بِلکُل بِلکُل آ بِلکُل بِلکُل ٹھیٖک چھُ تیٚلہِ تُہۍ تھٲوِو سٮ۪کٮ۪س دَہ گاڑِ مَگر اوترٕ ٲسۍ خراب سٮ۪کھ یہِ مَکان بَناوُن بیٚیہِ چھِ یَتھ بِلڈِنٛگ بَناوٕنۍ ییٚتٮ۪تھ سایڈَس اَتھ تہِ چھِ پلسٹر کَرُن آ بِلکُل تُہۍ أنِو صاف ہِش صاف ہِش گژھِ آسٕنۍ بِلکُل بِِلکُل بِلکُل آ بِلکُل باقٕے چھِ آ ٹھیٖک چھُ اَچھا تُہۍ کر سوٗزیو

اَچھا یِم کٔژ فُٹ چھِ آسان گاڑِ منٛز یِہَے ترٛےٚ ہَتھ فٔٹہٕ سٮ۪کہِ یِتھٕ پٲٹھۍ یتھ منٛز اَنٕنۍ چھِ بَمپرَس منٛز اَچھا ٹھیٖک اَچھا بِلکُل صیحح صیحح تۄہہِ کر پٮ۪ٹھ لٲجوٕ یہِ کٲم کَرٕنۍ کیٚنٛہہ چھُنہٕ پانٛژھ شےٚ ؤری نہَ تُہُنٛد ناو چھُ صیحح یپٲرۍ دپان چھِ تُہُند ناو چھُ یپٲرۍ صیحح دَپان چھُ اورُک چھُ یہِ درال کُس تام یہِ ہسا چھُ سَستہٕ ریٹَس منٛز دِوان آ بِلکُل بِلکُل دَپان أسۍ آ صیحح صیحح بِلکُل بِلکُل آ کیٛازِ نہٕ آ کیٛاہ کیٛاہ خیال دس پنٛداہ

تھا کٔژو گٔے گوٚو ہا گوٚو ہا کوٗتاہ ٹایم گوٚو